مےٚ أنۍ یہِ پیالہٕ راتھ یِمَن فوٹو چھِ روزان مگر تِم کیاہ چھِ تِم چھِ نہٕ بالکُل کُنے لایق ییٚلہِ میٲنۍ بٲے تَتھ چاے پھِر تَتھ آو بیٚنِم سُہ ژوٚ سورُے ژوٚکۍ ؤسِتھَن تٔمِس لوٚگ تٔمِس آے زنٛگ بُزنہٕ تمہ سۭتۍ سُہ اوس تِم ٲسۍ اکھ فضوٗل چیٖز تٔمۍ دُکاندارَن تہِ دِتۍ اَسہِ تِم تٔتھِس ریٹَس زَن اوس تٔمۍ سُہ سوٚن کٕنان تَتھ ریٹَس أنہِ اَسہِ تِم أسۍ ٲسۍ مہمانَن منٛز بِہِتھ ییٚلہِ تَتھ ژوٚکٕے ژوٚل تِژھ اَسہِ گٔےٕ تِژھ گنٛد گٔےٕ اَسہِ تَتہِ اَسہِ ووٚن نہٕ پَتہٕ کِہیٖنۍ مےٚ ٲسۍ پَتہٕ گَرِکۍ سٲری وَنان ژےٚ کیاہ اوٚنُژ ژےٚ کٔرٕتھ فوٚضوٗل خَرچی یہِ بہٕ گٔیٚیَس گَرِکؠن منٛز تہٕ تِمَن مَنٛز واریاہ زیادٕ شَرمند یِتھ چیٖز گژھَن نہٕ بازرَس منٛز آسٕنۍ اگر بازرَس منٛز آے یِمَن گژھِ پرٛاپَر یِمَن گژھِ پرٛاپَر یِہٕنٛز اکھ تربیٖب آسٕنۍ کہِ یِم کِتھ کٔنۍ ہؠکو یوٗز کٔرِتھ یِمن کیاہ چھِ تِم اصوٗل یِم پَزَن کَرٕنۍ یا یِمَن نِش اَسہِ یِم چیٖز بَچاوٕنۍ پزن تاکہِ نہ گژھن اَسہِ پونٛسہٕ زایہِ نہ گژھن تِمَن دُکاندارَن ہٕنٛز اِمیٚجِز اِمیٚجہِ پرٛابلِم اَسہِ پَزَن یِم چیٖز یِمَن چیٖزَن ہُنٛد واریاہ زیادٕ دھیان تھاوُن بیٚیہِ گژھو گژھنہٕ گژھو نہٕ أسۍ تَمبلٕنۍ کانٛہہ چیٖز وٕچھِتھ یُس اَسہِ باسہِ یہِ چھُ واریاہ زیادٕ درٛوگ کیازکہِ تِمَن چیٖزَن چھُ نہٕ پَتہٕ اَکہِ وقتہٕ کِہنۍ نیران پَتہٕ چھَ بَس بیزتی یٲژۍ پیٚوان بیٚیہِ اگر تۄہہِ خاندانَس منٛز ساروی کھۄتہٕ بٔڑ کوٗر چھو تۄہہِ پَزیو یِم چیٖز واریاہ زیادٕ مَز مَدے نظر تھاوٕنۍ کیٛازِکہِ خاندارُک سور خاندانُک سورُے تبادُل چھُ آسان تُہنٛدؠن شانَن پؠٹھ